کَشمیٖرَس منٛز چھِ واریاہ ضروٗری مطلب اِمپاٹینٹ کَلچر تہِ چھِ ٹریڈِشنٔز تہِ چھِ کَسٹمٔز تہِ چھِ یَتھ منٛز اَسہِ مطلب اکھ مطلب کَشمیٖرَس منٛز چھُ یِوان فیرَن تہٕ ٹوٗپۍ لگانہٕ یُس اَکثر موہنوی چھِ أسۍ لگان یا زَنہِ چہِ لگان سٔکارٔف یا فیرَن چھےٚ لگان یا ییٚتہِ چھِ واریاہ مطلب ٹریڈِشنٔز یَتھ منٛز سَماور چھُ یِوان یَتھ منٛز مطلب روف چھُ یِوان کرنہٕ یَتھ منٛز وازوان چھُ ییٚتہِ کَشمیٖرَس منٛز زیادٕ مطلب ٹریڈِشن یِوان ماننہٕ اَمہِ سۭتۍ گے کَشمیٖرَس منٛز اَمہِ سۭتۍ گے واریاہ ٹوٗرِسٹ تہِ مُتٲثر یِم أمۍ وجہہ سۭتۍ کَشمیٖر مطلب وٕچھنہٕ چھِ یِوان کیازِ کہِ کَشمیٖرَس منٛز چھِ واریاہ اَصٕل ٹریڈِشَنٔز تہِ یَتھ منٛز فار اٮ۪کزامپٔل اَگر أسۍ مِثال دِمو ییٚتہِ چھِ لاگان زَنہِ چھِ لاگان کَسابہٕ یا پھیرَن تَمیُک وجہہ چھُ یہِ کہِ تِم چھِ اَمہِ موٗجوٗب لاگان کہِ یِم مطلب یِم زانان چھِ نہٕ آسان تِمن یِم تِمن نِش سِٹرینجر چھِ آسان یا یِم تِمن پہ پَنٕنین پَنٕنہِ کھۄتہٕ بٔڑۍ چھِ آسان تِم لاگنہٕ سۭتۍ چھُ تِمن تِمَن نِش عیزت تہِ بَڑان تہٕ ییٚتہِ کَشمیٖرَس منٛز چھ واریاہ اَصٕل ٹریڈِشن تہِ یا ڈانٔس چھُ یِوان کرنہٕ یا فُڈ یا فُڈ ٹریڈِشن چھِ ییٚتہِ وازوان چھُ یِوان کرنہٕ ییٚتہِ یَتھ وازوانَس منٛز چھِ سَتھ سِنۍ چھِ آسان یا سَب چھِ یِوان دِنہٕ خاندرَس منٛز یا ترٲمہِ بَتہٕ چھِ یِوان دِنہٕ یَتھ منٛز ژور نفر چھِ آسان بِہتھ تَتھ وازوانَس منٛز چھُ واریاہ کیٚنہہ مطلب واریاہ کیٚنہہ نیمژٕ تہِ واریاہ کیٚنہہ واریاہ کیٚنہہ مطلب بَنٲوِتھ تہٕ یہِ ترٲمۍ تہِ چھےٚ آسان واریاہ کیٚنہہ سَجٲیِتھ یَتھ یَتھ منٛز ژور نَفر بَتہٕ چھِ یِوان بَتہٕ چھِ یِوان کھٮ۪نہٕ تہٕ یِم چھِ سٲنِس کَشمیٖرَس منٛز کیٚنہہ ضروٗری کَلچُرل ٹریڈِشَنٔز یِوان ماننہٕ